یہِ چھِ حظ اُبر سینٹر اَسہِ ٲسۍ اکھ کیب کَرٕنی بُک مَسلہٕ چھُ یِتھ کَنیٮھ زِ اَسہِ چھُ پرٛژھُن زِ تُہۍ چھِو حظ لیٹ نایٹ خٲطرٕ کیب دوان اَسہِ چھُ ژیٖرۍ دہ بَجہِ بٲگۍ گژھِ اَسہِ کیب واتٕنۍ سٲنِس گرَس تام تہٕ لوکیشن چھِ یِتھ پٲٹھۍ زِ أسۍ چھِ بارہمولہ سایڈَس روزان تہٕ باقٕے لوکیشن کَرہو بہٕ تۄہہِ یُتھ کٔنۍ پرووایڈ اَسہِ گژھِ ژیٖرۍ بٲغٮ۪ن گژھِ اَسہِ رِکشا کیب اکھ یُس گژھِ اَسہِ دہہِ بَجہِ واتٕنۍ تہٕ اَمہِ موٗجوٗب پیوٚو اَسہِ تۄہہِ فون کَرُن